اَسلامُ علیکُم بہٕ حظ چھَس رۄخصانہ بہٕ تُہُنٛد کوچھَن حظ چھُ بانڈی پوٗرہ پٮ۪ٹھ حظ چھَس بہٕ ہوٗ اِن گاڈنِنٛگ اَدَر دٮ۪ن یُس حظ میٛٲنۍ فیملی چھِ اَگر حظ أسۍ سٕنو یَتھ منٛز ییٚتہِ حظ چھِ سٲلِم کران أسہِ گاڈنِنٛگ یَتھ منٛز چھِ سٲلِم انٹَرسٹ سٲنۍ گَرِکۍ میون فادَر حظ چھِ میٛٲنۍ دادی حظ چھِ میون دادوٗ حظ چھِ میٛٲنۍ مٔمی چھِ میٛٲنۍ دیٖدی چھِ میٛٲنۍ برٛٮ۪دَر چھِ تِم حظ چھِ سٲلِم کران یہِ اَسہِ چھِ گَرِ لۄکٕٹۍ بٔڑ ہر کانٛہہ چھِ انٹرسٹ اَتھ منٛز ہر کانٛہہ چھِ یہِ کران پوشہٕ کُلۍ چھِ لگاوان آب چھِ لَگاوان درٛمنِس چھِ آب دِوان پوشہٕ کُلٮ۪ن چھِ آب دِوان پوشہٕ کُلۍ چھِ لاگان پوشہٕ بیول چھِ وَوان ہر کانٛہہ حظ ہر کانٛہہ کٲنٛسہِ ییٚکیٛاہ میون بردَھر گژھِ گَرٕ نٮ۪بَر گَرِ دوٗر کُنہِ جایہِ سُہ حظ چھِ تورٕ پوشہٕ بیول اَنان ژوٗرِ ژوٗرِ پتہٕ حظ لگاوان پانَے یا أسۍ چھِ گژھان بٮ۪نیو منٛز کانٛہہ سونتَس منٛز گژھان سریٖنگر شہر چھِ أسۍ گژھان أسی تہِ حظ چھِ اَنان پتہٕ حظ چھِ أسۍ پانَے لاگان پانَے حظ چھِ لاگان أسۍ پوشہِ کُلۍ چھِ لاگان درٛمُن چھِ لاگان یہِ درٛمنِس چھِ آسان مِشیٖن کَرٕنۍ أسی حظ چھِ پانَے یُتھٕے پانَے پوشہٕ کُلٮ۪ن منٛز چھِ بیول آسان کَڑُن أسۍ حظ چھِ پانَے کڑان ہر کانٛہہ کٲم حظ چھِ أسۍ پانَے کران أسۍ سانہِ گَرِ منٛز حظ چھِ ہر کانٛہہ اَتھ منٛز اِنٹَرشٹ مےٚ مےٚ وغٲر تہِ حظ سٲلِم اَگر نہٕ بہٕ کَرٕ تہِ مےٚ وَغٲر تہِ چھِ سٲلِم بہٕ تہِ چھَس کران بٕتہِ أتی چھِ پکان اَکی ساتہٕ چھِ سٲلِم میٛٲنۍ دادی حظ چھِ سُے حظ تٔمی حظ ہٮ۪چھنٲے أسۍ اصٕلی میٛٲنۍ نانۍ یۄس سُہ چھِ بٔڑٕ نانۍ سۄ حظ چھِ بُزرَگ واریاہ مگر تٔمِس حظ چھِ ؤنۍ تہِ اَتھ کُنَتھ سۄ حظ چھِ ؤنۍ تہِ یہِ کٲم کران اَسہِ حظ ہٮ۪چھناوان کیٛاہ چھِ کَرُن کیٛاہ چھِنہٕ کَرُن کِتھ کٔنۍ چھِ کَرُن اَسہِ حظ اَسہِ حظ ہٮ۪چھنٲے تٔمی لۄکچارٕ پٮ۪ٹھٕے یہِ میون داد حظ چھِ میون دادٕ حظ چھِ زیادٕ اَسہِ ہٮ۪چھناوان یہِ کٲم تٔمِس حظ چھِ پتہ اَمہِ کامہِ ہِنٛز زیادٕ سانہِ یُس حظ سون گَرٕ چھِ ییٚتہِ حظ چھِ محلٕکۍ تمام نِوان یِم پوشہٕ کُلۍ پتہٕ ٲس تِم پنٛنٮ۪ن گَرَن منٛز لاگان ہر کانٛہہ حظ اَگر أسۍ وٕچھو ہر کانٛہہ چھِ نِوان سٲنِس محلَس منٛز سانہِ یِم پوشہٕ کُلۍ پتہٕ حظ لاگان تہٕ بٲتراوان تِم تہٕ اَتھ حظ چھِ أڑۍ حظ چھِ پتہٕ یِم پوشہٕ کُلٮ۪ن ہُنٛد بیول تہِ سوٚمبراوان پتہٕ حظ یِتہِ کٕنان یِمَن حظ چھِ اَتھ تہِ پونٛسہٕ یِوان سٮ۪ٹھاہ پتہٕ حظ چھِ یِم یِہوٚے پٮ۪کِنٛگ کران تہٕ کٕنان پتہٕ حظ چھِ اَتھ یِوان پاکٮ۪ٹ رو پاکٮ۪ٹ وَرٲے مطلب حظ پاکٮ۪ٹ پٲٹھۍ یِوان اَتھ پونٛسہٕ پتہٕ حظ چھِ یِم یِہوٚے أتھی پٮ۪ٹھ پَنُن روزگار چلاوان ییٚتی حظ ڈِسٹِک بانڈی پوٗرہَس منٛز تہٕ سانہِ یُس حظ سون پوشہٕ کُلۍ چھِ تِم حظ چھِ واریاہ زیادٕ اَصٕل اَگر حظ أسۍ وٕنۍکٮ۪نَس وٕچھو سٲنِس گَرَس منٛز حظ چھِ ییٚکیٛاہ وَنٛدَس منٛز تہِ اَکھ پوشہٕ قٔسٕم آسان اَسہِ حظ چھِ گَرِ اَکھ پوشہٕ قٕسٕم سُہ حظ چھِ گژھان ہردَس منٛز غٲب پانَے حظ پتہٕ حظ چھِ سُہ سونتہٕ یِوان بیٚیہِ واپَس اَسہِ حظ چھِنہٕ پٮ۪وان سُہ لاگُن کِہیٖنۍ تہِ نہٕ سُہ حظ چھِ پٮ۪وان اَکہِ لَٹہِ لاگُن پتہٕ حظ چھِ سُہ ہر ؤری پانَے یِوان